رِیَل می فون چھِ اَصٕل فون یہِ چھُ واریاہ اَصٕل یہِ چھُ فنٛکشَنہٕ واریاہ اَصلہِ کَران تہٕ اَتھ چھُ کیمرا تہِ واریاہ اَصٕل اَتھ چھِ آواز تہِ واریاہ اَصٕل نیران تہٕ یہِ چھُ اَصٕل فون مگر یہِ چھُ ہیٖٹ اَپ گژھان جلدی بیٚیہِ چھُ اَتھ بیٹری کَم ٹایِم نیران چارجِنٛگ چھُ یہِ کَران واریاہ اَصٕل تہٕ یہِ چھُ اَصٕل فون